ہیٚلو سلام علیکُم اَشرف صٲب چھُوا ٹھیٖک شُکُر اَلحَمدُاللہ غلام حسن چھُس یِتھٕ پٲٹھۍ اَسہِ اوس ترٛۆوُہ ژوٚوُہ ییٚمِس کورِ نا یہِ خانٛدر اَہَن حظ آ أمِس حظ کوٚر اَسہِ ییٚتی شُپینٕے نٔزدیٖکٕے کوٚرُس اَہَن حظ آ یہِ چھِ مُبارکٕچ کَتھ کوٗر وَسہِ نکھٕ سُلہِ گرِ اَہَن حظ آ اَسہِ اَسہِ ٲسۍ ژوٚٹ ضروٗرت اَمہِ دۄہ نا آ اَسہِ ٲسۍ دٔہ وُہ کِلوٗ ضروٗرت گَژھِ نا تیار گَژھِ نا مےٚ ٲسۍ کُلچہِ زٕ ژور کِلوٗ ضروٗرت بیٚیہِ ٲسۍ بٲکِر کھٲنۍ ترٛےٚ کِلوٗ گِردٕ تہِ لگن زٕ ژور کِلوٗ بیٚیہِ چھِ اَسہِ یِم کٔنٛدی ؤنٛدی ضروٗرت کٔنٛدی لگن کَم سے کَم پانٛژھ ٲٹھ کِلوٗ کیٛازِ اَسہِ چھِ رِشتہٕ واریاہ بوٚڈ اَہَن حظ آ تُہۍ ؤنۍتَو مےٚ یہِ ریٹھاہ کیٛاہ گَژھان اَتھ کُلچَن کیٛاہ ریٹاہ نہَ نہَ ریٹ گٔے گۄڈے پتہٕ وُچھو پَتہٕ چھُ پَتہٕ سَہَل رۄپیہِ دَہ اوٗکُن گَژھِ نا یہِ کُن گَژھِ نا ریٹ ؤنِو تُہۍ کُلچہِ ترٛےٚ ہَتھ زٕ ہَتھ رۄپیہِ آ یِمن بٲکِر کھانہِ کیٛاہ ریٹھاہ ڈاے ہَتہِ کٔنٛدی کٔہۍ گَژھان ساڑ ترٛےٚ ہتھ ۄونۍ کَم کَم گژھِ نا کِہیٖنۍ نہَ حظ تیٚلہِ تہِ نہَ نہَ مےٚ چھِ ساہن چھِ پَتہٕ وۄنۍ گوٚو تیٚلہِ تہِ گَژھِ ریٹ گَژھِ گۄڈٕ آسٕنۍ چلو ٹھیٖک یہِ حظ دوٚپ مےٚ اَتھ لٲگۍزیٚو یِم نا میٹیٖریَل لٲگۍ زیٚوس اَصٕل یہِ کھشخاش ترٛٲوِزیٚو اَصٕل پٲٹھۍ ہَے پٔتمہِ لَٹہِ تہِ بَناوٕ پَژھٮ۪و کٔرۍ تعٲریٖفٕے اِنشاء اللہ کَرٮ۪ن یِہُس تہِ تٲریٖفٕے ہاں بیٚیہِ ٲسۍ أسۍ سترٲژ کِتھۍ تہِ کُلۍ چھِ ضوٗرت تَمہِ دۄہ وَنہو بہٕ ٹھیٖک چھا اَوا اَوا چلو وۄنۍ تھٲوِزیٚو یِم ترٛۆوُہمہِ شامَن تھٲوِزیٚو مےٚ یِم تَیار ہاں مگر یہِ یہِ کُلچہِ تھٲوِزیٚو یِمَن کٲشرِس گٮ۪وَس پٮ۪ٹھ ہاں چلو چلو اَشرف صٲب ٹھیٖک چھُ چلو سَلامُ علیکُم